اگر بہٕ کَتھ کَرٕ یُس نہ یُس یہِ چھُ بارہمولہ ڈِسٹِرٛک چھُ واریاہ زیادٕ خوٗبصوٗرَت تہٕ واریاہ زیادٕ نُنٛدبون تہٕ تِکیٛازِ کشمی کشمیٖرَس منٛز چھُ واریاہ ڈِسٹِرٛک بہٕ وَننہٕ کہِ تَمہِ کھۄتہٕ ساروٕے کھۄتہٕ زیادٕ چھِ خوٗبصوٗرت بارہمولہ یا ساروٕے کھۄتہٕ زیادٕ چھِ بیٛاکھ ڈِسٹِرٛک یا یہِ پرٛٮ۪تھ کُنہِ ڈِسٹِرٛکَس چھُ پَ پرٛٮ۪تھ کُنہِ ایریاہَس چھُ پَنُن پَنُن خاص کینٛہہ چیٖز مانٛژٕ یا پَنُن اَکھ اہمیت تھاوان تہٕ تَتھ خٲطرٕ چھُ اگر أسۍ یہِ یَتھ ایریاہَس منٛز بہٕ چھس روزان یَپٲرۍ چھُ واریاہ زیادٕ تِم جایہِ خوٗبصوٗرت جایہِ یِمہٕ یِمَن اِنسان نہٕ یور یَژھان چھُ گژھُن تہٕ تَتھ منٛز چھُ یِوان اگر زیارت شریٖف چھِ اَسہِ تُجَر تُجرٕ تہٕ یُس یَتھ لُکھ واریاہ زیادٕ عزت چھُ کَران تہٕ سُہ چھِ اَکھ مُتبرٕک جاے تہٕ یِتھَے کٕنۍ چھُ بابا ریٖشی شرایِن چھُ یِتھَے کٕنۍ چھُ کھِلَن مَرٕگ اَکھ جاے تہٕ یِتھَے کٕںۍ چھُ یِتھَے کٕنۍ چھُ پَتہٕ یہِ شُرٛنز فال چھُ تَتہِ چھ مطلب آب وَسان تہٕ سُہ چھُ یِہٕے واٹَر فال ٹایِپ چھِ سُہ تِتھَے کَںَتھ سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت مطلب ییٚتہِ چھُ واریاہ زیادٕ تِم جاے تہٕ مگر پَتہٕ چھُ اَجہِ جاے تِم کینٛہہ یِمہٕ جایہِ نہٕ اَسہِ یہِ چھِ پٮ۪وان پٔرمِشَن مطلب ہیوٚن تور گژھنہٕ خٲطرٕ البتہ کینٛہہ جایہِ چھِ یِمَن جایَن چھُنہٕ ہٮ۪وان پٮ۪وان ہیوٚن کِہیٖنۍ تہٕ بیٚیہِ چھُ مےٚ پَتہ کہِ ییٚتہِ چھُ زٕ پارکہٕ ایٖکو پارک تہٕ گُلنار پارک یِمَن جایَن شُرۍ چھِ گژھان تہٕ تہٕ اِتھَے کٕنۍ اِتھَے کٕنۍ چھُ ییٚتہِ جنٛگَل وَنٛگَل تہٕ میوٗزیَمٕز چھُ ییٚتہِ واریاہ زیادٕ جنٛگَل چھُ ییٚتہِ واریاہ زیادٕ تہٕ باقی باقی چیٖز بیٚیہِ چھُ ساروِیو کھۄتہٕ اہم کہِ بارہمولہ ڈِسٹِرٛکَس منٛز چھُ یِوان تہٕ گُلمرگ گُلمرگ چھُ مطلب مےٚ باسان یِم ٹوٗرِسٹہٕ چھُ اورٕ یِوان گۄ کَشمیٖر منٛز ییٚلہِ اَژان چھُ تِم گۄڈنٮ۪تھ چھُ آسان تِمَن سُے جاے یور تِم گۄڈٕ چھُ گژھان تہٕ پَتہٕ چھُ تِم باقٕیَن باقٕیَن جایَن پھیران یِتھَے کٕنۍ چھُ تِمَن واریاہ جاے بارہمولہ ڈِسٹِرٛکَسٕے منٛز بہٕ کژاہَن جایَن ہُنٛد ناو بہٕ کژاہَن جایَن ہٕنٛز خوٗبصورتی کَرٕ بیان ییٚتہِ چھُ واریاہ جایہِ اَصٕل